أسۍ چھِ تِکیٛازِ اِنڈیاہَس منٛز روزان اِنڈیا چھِ دۄہ کھۄتہٕ دۄہ ڈیولَپٕڈ کَنٹری مطلب یہِ چھِ ڈٮ۪ولَپ کَران پَنُن پَان یہِ چھِ ڈیوٚولَپِنٛگ کَنٹری اَسہِ چھِ باسان کَشمیٖرَس مَنٛز ونکیٚنَس چھِ واریاہ ہیٚلٕتھ کِیر فیسَلٹیٖز چھِ ایویلیبٕل یِم ہاسپِٹَلٕز چھِ یا ہاسپِٹَلٕز چھِ واریاہ پرٛیتھ جایہِ چھِ اویلیبٕل ہاسپِٹَلٕز تَتہِ چھِ یِم یِم چھِ ڈاکٹَر فیسَلٹی چھِ ایویلیبٕل چاہے یہِ کیٛاہ میشَنٔری میشنٔری یوٗز چھِ گژھان ہاسپِٹَلَن مَنٛز ٹیسٹٕز چھِ گَژھان ییکہِ سُہ چھُ ایٖزلی اَز اٚویلیبٕل آسان پرانہِ وَقتہٕ اوس نہٕ ییٖژ فیسَلٹی آسان کِہیٖنۍ امہِ سۭتۍ آز چھُ گَرٕ پَتہٕ یہِ گامہٕ پَتہٕ گامہٕ چھِ یِوان ڈِسپینسٔری لَبنہٕ ییٚمہِ سۭتۍ واریاہ یِمَن اِنسانَن ہٕنٛز یُس یہِ او زِندگی چھِ واریاہ آسان بَنے تِکیٛازِ برونٛہہ ٲسۍ واریاہ پیشَنٹ اِتھے کٔنۍ علاج روس تِمَن اوس نہٕ ہیکان پرٛاپَر علاج وٲتتھٕے تم ٲسۍ بِچٲرۍ اِتھَے کٔنٮٚتھ مَران پَتہٕ علاج روٚستٕے مگر آز چھِ تابہال آز چھِ واریاہ فیسَلٹی اِنسانَس خٲطرٕ یہِ اویلیبٕل نٔرسَن یِم نٔرسہٕ چھِ گامہٕ پَتہٕ گامہٕ چھِ یِمو سۭتۍ واریاہ ہیلٕپ چھِ یِم ہیٚکان چھِ پری کینہِہ یہِ من مطلب یِم گۄڈٕنیتھ چھِ ہیکان تھوڑا بہت ٹریٖٹمنٛٹ دِتھ پیشَنٹَس ڈِسپینسٔریَن منٛز چھِ ڈاکٹٲرس ونکیٚس اویلیبٕل یِمو سۭتۍ واریاہ سہوٗلیت چھِ فراہَم گژھان مگر وٕنہِ تہِ چھِ کینٛہہ یِتھ کٔنۍ أسۍ کووِڈَس منٛز وُچھ کووِڈَس منٛز کوٚر یِمو واریاہ محنت ساروی کھۄتہٕ زیادٕ محنت لٔج سۄ لٔج تمہِ دۄہ ڈاکٹَرنے تِکیٛازِ اِہنٛدے سۭتۍ گوٚو مطلب یِموٕے بَچو ییٖتہَن لُکَن ہُنٛد زُو بَچو اِہنٛدے سۭتۍ ویٚکسِنیشَن یِمَے ٲسۍ آسان ڈیوٹی باقٕے ٲسۍ سٲری اَنٛدَر روزان مگر خٲلی اوس وٲحِد سُہ ڈاکٹَر یہِ گرُپ اوس سُہ یِم پرٛوفیٚشَن یِم تمہِ دۄہ آن ڈیوٹی ٲسۍ یِم ٲسۍ بِچٲرۍ پَنُن پانہٕ تنیُک تہُٕک خیال کَران کِہیٖنۍ اَسہِ ما گَژھِ کینٛہہ پَنٕنۍ مگر لُکَن ہٕنٛدۍ خٲطرٕ ٲسۍ یِم ایویلیبٕل روز ژۄوُہ گٲنٛٹہٕ بیٚیہِ ٲسۍ واریاہ محنت پیٚیہِ یِم تِمَن دَر تِمَن دۄہَن پیٚیہِ واریاہ زیادٕ محنت یِمَن ڈاکٹَرن کَرٕنۍ آ مگر وٕنہِ تہِ چھِ کینٛہہ یِم گام چھِ یِم بِچٲرۍ پَتھ چھِ وٕنہِ یِمَن نہٕ و ٕنہِ فیسَلٹی اویلیبٕل چھِ کِہیٖنۍ تورٕ چھِ وٕنہِ تہِ یہِ سَختی مطلَب تور چھِ نہٕ تِمَن پرٛوپَر ٹرٛیٖٹمٮ۪نٛٹ واتان کِہیٖنۍ تِم چھِ بِچٲرۍ ہورٕ چھِ غریٖب تہِ تِمَن چھِ نہٕ اِنکَم لیول تہِ کِہیٖنۍ تِم ہیکان یِمَن شَہرَس کُن گٔژھِتھ یا باقیَن جایَن وٲتِتھ ہاسپِٹَل تی تمہِ خٲطرٕ چھُ چھُ نہٕ پونٛسہٕ تیٖتییاہ کِہیٖنۍ گوٚو تِم چھِ بِچٲتۍ بِچٲرۍ مطلب ونکیٚنَس یہِ اِنکَم لیوَل تہِ چھِ تِمَن پَتھ تِمَن چھِ نہٕ ہیٚکان پرٛاپَر علاج میلتھٕے تِم چھِ پَتہٕ یہِ ہاں اِتھَے کٔنۍ مَران پَتہٕ یا تِمَن چھِ واریاہ کینٛہہ بیمارِ چھِ تِمَن پھٔہلان آب چھُ نہٕ آسان تِمَن صاف کِہیٖنۍ یا غذا چھُکھ نہٕ پرٛوپَر مِلان کِہیٖنۍ تمہِ سۭتۍ چھِ تِم واریاہ یِم یہِ واریاہ لُکھ چھِ یِتھَے کٔنیٚتھ مَران پَتہٕ یا تِمَن چھِ واریاہ بیمارِ پتہٕ پھٔہلان مگر پھر بییہِ چھِ واریاہ ونکیٚنَس فیسَلٹی اولیبٕل چاہے سُہ ڈاکٹَر آز چھُ نہٕ برونٛہہ چھُ اوسمُت اگر کینٛہہ علاج چھُ ستۍ تیٚلہِ چھُ اوسمُت اَسہِ نیٚبرِمین یہِ سٹیٹَن پیٚوان گژھُن علاج کَرنہٕ خٲطرٕ مگر اَز چھُ تابہال کَشمیٖرَس منٛز تہِ واریاہ فیسَلٹیٖز اولیبٕل اَسہِ چھِ وٕنۍ کیس کَشمیٖرکۍ پَنٕنۍ ڈاکٹَر یِم سپیشَلِسٹ چھِ یِمو سۭتۍ أسۍ واریاہ فٲیدٕ چھِ حٲصِل کَرَان